اسلامُ علیکم السلام ورحمۃ اللہ وبرکاتَہُ بہ ہسا ونو تۄہہِ ییٚلہِ اسہِ کینٛہہ رنُن آسہِ اسہِ گٔژھہِ آرام سان رنٕنۍ اگرے گیسس پٮ۪ٹھ رنٕنۍ گٔژھۍ گیس گٔژھ آرام سان زالٕنۍ تِکیازِ خطرٕ تہِ گوٚژھ نہٕ کینٛہہ آسُن بییٚہِ اگر أسۍ کینٛہہ رنو أسۍ گٔژھ نہٕ زیادٕ رنٕنۍ کینٛہہ یُس زن أسۍ ترٲیتھ ژھٕنو کرو زایہ یُس زن نہٕ فٲیِدٕ منٛد آسہِ کینٛہہ أسۍ گٔژھ بناوٕنۍ تیُتُے یوٗتاہ اسہِ لگہِ زیادٕ حدٕ سے زیادٕ گوٚژھ نہٕ گژھُن کینٛہہ بییٚہِ اگر أسۍ کُنہِ پٮ۪ٹھ رنو دانس پٮ۪ٹھ رنو تہٕ سُہ گوٚژھ رنُن زیُن تہِ گوٚژھ نہٕ گژھُن زیادٕ خرٕچ کینٛہہ آرام سانٕے گوٚژھ رنُن کمُے گوٚژھ رنُن تہٕ کمے گوٚژھ کھیوٚن